أسۍ چھِ سٲری زانان زِ خبرٕ تہٕ معلوٗمات چھِ اَز چہِ زِندگی منٛز واریاہ ضٔروٗری سٲنِس کۄپوٲرۍ ضلعس منٛز چھِ خبرن تہٕ معلوٗماتَن خٲطرٕ واریاہ ذٔریعہٕ خاص کَر اخبار چھِ اَکھ اَصٕل ذٔریعہٕ اَکھ یُس دُکانَن پٮ۪ٹھ چھِ ایویلیبل آسان ییٚمِچ قۭمَتھ پانٛژھ رۄپیہِ پٮ۪ٹھ دَہ رۄپیہِ تام چھِ ییٚمہِ سۭتۍ عام لُکھ چھِ آرام سۭتۍ یہِ اخبار أنِتھ ہٮ۪کان لُکھ چھِ زیادٕ تَر کَشمیٖری عُزوان تعمیٖل اِرشاد تہٕ گرٛیٹَر کَشمیٖر پَران یِم یِم یِمَن آسان الفاظن منٛز تہٕ اُردو زبٲنۍ منٛز چھِ لیٚکھِتھ آسان یہِ سورُس چھِ زیادٕ تَر سیٖنِیَر سِٹِزَنٕز اِستعمال کَران یِم عَلاوٕ امہِ علاوٕ چھِ أسۍ لوکَل سوشَل میٖڈیا گرُپٕز یِمَن منٛز نٔوۍ نٔوۍ اَپڈیٹٕس یِوان چھِ روزان یِہُنٛد ذٔریعہِ واریاہ موبایِل اٮ۪پلِکیشنٕچ چھِ مثلاً وَٹسایپ چھِ فیس بُک چھُ ٹویٖٹر چھِ یہِ سورٕس چھِ زیادٕ تَر یَنٛگ جَنریشَن یعنی کہِ نٔو بُے اِستعمال کَران سٲنِس ضِلعس منٛز چھِ تٲلیٖم سڑکہٕ آب تہٕ بِجلی تِم مسٲیِل یِم مسلہٕ مسٲیلن پٮ۪ٹھ غورو فکر کرنٕچ ضوٚرتھ کیٛازِکہِ یِم مسٲیِل چھِ واقعی حل کَرنٕچ ضوٚرَتھ تاکہِ سانہِ ضِلُک سانہِ ضِلٕکۍ لوٗکھ کَران نہٕ کُنہِ تہِ مُشکِلاتُک سامنہٕ تہٕ گُزاران پنٕنۍ زندگی خۄش تہٕ خۄشحال